اَلسَلامُ علیکُم بہٕ حظ وَنو تۄہہِ پانٛژَن سِٹیٹسَن ہُنٛد ناو یِم حظ اِنٛڈِیِا ہَس مَنٛز چھِ اَکھ حَظ چھِ آنٛدھرا پردیش بیٚیہِ چھُ اُتَر پردیش بیٚیہِ چھُ جَموٗں اینٛڈ کَشمیٖر بیٚیہٕ چھُ جھارکھنٛڈ تہٕ بیٚیہِ چھِ یہِ اَروناچَل پردیش